مےٚ چھِ باغ خۄش کَران یِمَن منٛز اَصٕل اَصٕل پوش آسَن پوش پرٛزلاوٕنۍ پوش آسَن تٕم چھِ أکِس اِنسانَس دِل خۄش کَران مےٚ چھِ ہَمساے گَرٕ اَکھ تَتہِ چھِ تِمو پارک بَنٲومٕژ تَتھ منٛز چھِ نٔوۍ نٔوۍ پوش آسان نٔے سبزار آسان سٲرۍسٕے بہٕ چھس ژیٖر گژھان تور بیٚہنہِ مےٚ چھِ دِل خۄش گژھان تَوَے ٲسٕس بہٕ دَپان مےٚ تہِ گژھِ میٛٲنِس آنٛگنَس منٛز آسُن پارک باغ اَکھ یَتھ منٛز بہٕ یِتھی پوش امہِ کھۄتہٕ اَصٕل پوش لاگہٕ ہا نیٖج لاگہٕ ہا سبزار ای ہے مےٚ تہِ بہٕ آسہٕ ہا پَتہٕ پنٛنے پارکہِ منٛز بیٚہوَان تَتھ باغَس کُن وٕچھِتھ چھِ مےٚ گژھان دِلَس وانٛٹہٕ بَکَٹ کہِ بہٕ تہِ بہٕ لَگاو